اگر بہٕ پنٛنہِ ایریا ہِچ کَتھ کَرٕ ییٚتہِ چھُنہٕ زیادٕ کیٛاہ چھِ اَتھ وَنان لینٛڈ مارٕک ییٚتہِ چھِ زیادٕ ٹٮ۪مپٕلٕز چھِ ییٚتہِ ہِسٹارِکَل ٹٮ۪مپٕل بَٹَن ہُنٛد چھِ ییٚتہِ میٛٲنِس ایریا ہَس منٛز مَندِر ییٚتہِ بَٹہٕ پوٗجا چھِ کَران أسۍ چھِ بیٚیہِ وُچھان تِم تِہِنٛدۍ پوٗجا کَران تِم کِتھ کٔنۍ چھِ پوٗجا خٲطرٕ تیٲری کَران پَتہٕ کِتھ کٔنۍ چھِ تِم پوٗجا کَران بگوانَس نِش کِتھ کٔنۍ چھِ یِم گژھان مٔندِر اَژان تَتہِ تَتہِ چھِ آسان واریاہ زیادٕ صفٲیی تِم کِتھ کٔنۍ چھِ گَنٹی وایان صُبحٲے ییٚلہِ تِم وَتھان چھِ گژھان تِم چھِ تِم تور کَران چھِ پوٗجا تہٕ آب چھِ تَتہِ تَتہِ چھِ آب الگ الگ یِم بَنٲیِتھ آب سُہ کِتھ کٔنۍ چھِ تَتھ منٛز کِتھ کٔنۍ چھِ تِم وَسان پَتہٕ کِتھ کٔنۍ چھِ تِم پوٗجا کَران تِم وٕچھۍ مےٚ تِم چھِ مطلب اَصٕل پٲٹھۍ چھِ تہِ کَران بیٚیہِ واقعی پرٛون ہِسٹارِکَل لینٛڈ مارٕک چھِنہٕ مےٚ وُچھمُت ییٚتہِ کِہیٖنۍ نہٕ البتہ یوٚہَے ٹٮ۪مپٕل چھِ ییٚتہِ تِم پَنٕنۍ رَسمہٕ رٮ۪واج چھِ کَران